اَگر أسۍ کَتھ کَرو مےٚ چھِ بالہِ وُڈ فِلمہٕ واریاہ زیادٕ پسند بیٚیہِ میوٗزِک تہٕ بہٕ چھَس آتِف اَسلمٕنۍ سانگ بوزان تہٕ فِلمہٕ چھُ مےٚ ہرر موٗویٖز پسند تہٕ مےٚ چھُ ایکٹرس شردھا کپوٗر پسنٛد